ہیٚلو اسلام علیکُم وعلیکُم سلام ٹھیٖک چھِو حظ اَصٕل پٲٹھۍ

اچھا اچھا تہٕ اَسہِ اوس یہِ بوٹ ضوٚرَتھ تُہۍ چھِو نَہ حظ شاید بوٹ چلاوان ہُتہِ وۄلُر لٮ۪کس منٛز ٹھیٖک اَسہِ اوس بوٹ ضوٚرتھ حظ پگاہ ٹیوٗرِسٹَن خٲطرٕ لگ بگ مان ژٕ زٕ بَجے پٲٹھۍ ٹیوٗرِسٹ چھِ واریاہ مگر تُہۍ ؤنِو تُہۍ کوٗتاہ ہیٚیِو یِمَن تیٚلہِ اَنَکھ بہٕ تۄہے نِش یِم تہٕ نَتہٕ چھُ مےٚ بَدل کٲنٛسہِ بوٹہٕ وٲلِس بہٕ کیٛاہ وَن مےٚ نَہ حظ پتہٕے رۄپیہِ ہتھ زٕ ترٛےٚ بیٚیہِ کوٗتاہ ٲٹھ شیٚتھ حظ وۄلُر چھُ واریاہ بوٚڑ ٹھیٖک چھُ ٲٹھ شیٚتھ رۄپیہِ ٹھیٖک حظ چھُ بیٚیہِ دِنہٕ پَتہٕ یِم چاے رۄپیہِ ہتھ کَم کٔرِو پَتہٕ چھِ یِم دِوٲنی تہٕ ییٚلہِ یِم مگر خۄش گژھن گژٕھنۍ یِم بوٹ گژھ آسٕنۍ اَصٕل سَجٲیِتھ وَجٲیِتھ پَتہٕ إمنے لَگہِ مگر ٹایِم أکسٕے بوٹَس منٛز واریاہ یِم چھِنا واریاہ ٹیوٗرِسٹ ٹھیٖک چھُ تیٚلہِ کٔرِو تہ باقیَن سۭتۍ تہِ کَتھ مگر بوٹ گژھن آسٕنۍ اٹرٮ۪کٹوٗ پہن بہٕ کٔژ بج اَنکھ وٕ یِم کٔژ بج ان ٹھیٖک چھُ مطلب زٕ بَجے بٲگۍ زٕ بَجے بجے اَنَکھ بہٕ یِم تہٕ کیٚنٛہہ چھُنہٕ یِمَن چھِ یِمو ووٚن ووٚن مے ژٕ کَر اَسہِ بوٹ ووٹ حظ تہٕ وۄنۍ دِژ یِمَن گاڑِ واڑِ تہِ مےٚ تہٕ بوٹ ووٹ تہِ چھِ یِم مے وَنان تَوَے اوس مےٚ تُہنٛدٕے نمبر تہٕ مےٚ دوٚپ تُہی نیٖوُکھ یِم پھروِکھۍ یَتھ بوٹَس منٛز حظ یِمَن چھُ خۄش گژھان اَتھ منٛز پھٮ۪رُن باقٕے واتو أسۍ پَتہٕ با دۄن ڈایَن تامٮ۪تھ واتو ٹھیٖک چھُ پَتہٕ ٲسۍ زیو اَسہِ تہِ مگر چاے دِوان حظ یِمَن ٹھیٖک چھُ بیٚیہِ کٔرۍ زیو یِمن باقیَن بوٹ والٮ۪ن تہ کَتھ توتہِ گژھن آسٕنۍ زٕ ترٛےٚ بوٹ یُس یِمَن جلدی جلدی گژھِ اَ چھُنہٕ حظ ٹھیٖک آسہِ واریاہَن یِمَن آسہِ واریاہَن جایَن گژھُن حظ یِمَن آسہِ خبر کَپٲرۍ کَپٲرۍ واتُن توتہِ چھِ یِمَن اَکھ ہِش ٹوٗرِسٹَن یِم چھِنہٕ بافُر کَران کِہیٖنۍ تِنہٕ یِم چھِ آسان آمٕتۍ وُچھنہِ یِمَن چھُنہٕ ٹٮ۪نشَن یہِ کِہیٖنۍ جلدی گَژھِ گَژھُن ہُہ یہِ یِمَن چھُنہٕ یہِ ٹٮ۪نٛشَن وٕ گوٚو توتہِ لَگَن یِمَن زٕ ژور بوٹ زٕ ژور لگَن یِم چھِ نَفر واریاہ نفر وُ تھٲے زیو تُہۍ یِمَن تیٲرِیت کٔرِتھ أسۍ چھِ پَکان أسۍ چھِ فلحال گژھو أسۍ بیٚکہِ جایہِ نِمَکھ بہٕ یِم باقٕیَن جایَن تہٕ تمہِ پَتہٕ اَنَکھ بہٕ یِم اور ٹھیٖک چھُ حظ تُہۍ ٲسوٕ أتی نَس تمہِ ساتہٕ آ ٹھیٖک بہٕ کَرو تُہۍ تمہِ وِزٮ۪ن تہِ توتہِ فون نزدیٖک واتو نا نزدیٖک پَہم واتو تہٕ بہٕ کَرو تۄہہِ فون ٹھیٖک چھا